بٕہٕ ہسا چھَس اَکھ چیٖز کَران پَنٛنِس بٕتھِس خٲطرٕ استعمال یَتھ أسۍ وَنان چھِ سَنسِکریٖن ییٚلہِ أسۍ سَنسِکریٖن چھُ مَتھان تمیُٚک چھُ واریاہ فٲیِدٕ یِوان اَسہِ فٲیِدٕ چھِ یِوان سٲنِس بٕتھِس چھِنہٕ پھٔلۍ نیٚران کینٛہہ سُہ چھُ اَسہِ تاپچہِ لایٹہِ نِش بَچاوان سون بُتھ چھُنہٕ گَژھان ڈٮ۪میج کینٛہہ ییٚلہِ أسۍ سُہ مَتھان چھُ سون میک اپ چھُ روزَان واریاہَس ٹایمَس یۄس تہِ کرٛیٖم أسۍ یوٗز کَرو بٕتھِس خٲطرٕ تٔمسٕ تمہِ سۭتۍ چھِ یِوان تَتھ شَینِنٛگ چھِ یِوان تَتھ تہٕ سُہ چھُ واریاہ اَصٕل پرٛوڈَکٹ سُہ چھٮ۪س بہٕ دۄہَے استعمال کَران ییٚمہِ سۭتۍ مےٚ واریاہ فٲیِدٕ چھِ یِوان پنٛنِس بٕتھِس خٲطرٕ سُہ چھُ واریاہ اَصٕل پرٛوڈکٹ سُہ گَژھ ہر کانٛہہ استعمال کَرُن